پانٛژھ ڈیٹ یِم مےٚ یاد چھ گۄڈٕنیُک گوٚو میون جنم دِن یُس کُنوُہ اپریل زٕ ساسس منز چھُ دۄیِم گوٚو میون اؠڈمشن یُس مےٚ زٕ ساس تٕہ ژورَس منز چھُ کۆرمُت ترٚیِم گوٚو ساروی کھۄتٕہ بوٚڈ ڈیٹ زٕ ساس تٕہ ژۄٚداہ یَتھ منز واریاہ زیاد سہلاب آیاو ٲتھۍ ؤریَس منز کۆر مےٚ پَنُن ٹؠنتھ کَمپٔلیٖٹ تٕہ بیاکھ گوٚو میٲنِس بٲۓ سُند جَنَم دِن یُس زَن ؤری زٕ ساس تٕہ ٲٹھَس منز گوٚو